مےٚ ہَسا تروو پنٕنِس گامَس منٛز دَوا دُکان اَکھ پیسٹٕسایڈس دُکان ہَسا تروو مےٚ ییٚلہِ مےٚ پؠسٹٕسایڈٕس یِم ہسا ٲسۍ پنٕنِس مےٚ پَنٕنِس گامَس منٛز ٲسۍ یِم ٲسۍ اِسلام باد ٲسۍ یِم دَوا اَنان ییٚجبارِ ٲسۍ یِم دَوا اَنان واریاہَن جایَن ٲسۍ یِم دَوا انان پَتہٕ ہَسا ترٛوو مےٚ پَننِسٕے گامَس منٛز دَوا دُکان پیشٹسایڈٕز دُکان واریاہ ہسا آیہِ مےٚ نِش واریاہ نیوٗ دَوا مےٚ نِش ییٚلہِ ہَسا پَتہٕ پونٛسہٕ دِنُکھ ٹایم ووٚت تِمن تِم نہ ہَسا ٲسۍ پونٛسہٕ دِوان یِم ٲسۍ اسہِ وَنان پَگہٕ ٲسۍ وَنان أڑۍ کٲلکؠتھ ٲسۍ وَنان پَتہٕ ٲسۍ یِم چَکہٕ تہِ باوُس دِوان یِم نَسا نیرَان آسہٕ تَمہِ سۭتۍ ہَسا گٔے مےٚ واریاہ پرابلِم بِزنؠسَس منٛز پَتہٕ ہَسا گٔے کٲم ییٚمِس پَتہٕ اگر کٲنٛسہِ تیزرٕ سان ونہو سُہ نہ تٔمِس ہَسا اوس مُشکِل گژھان تِکیازِ ییٚتؠن ٲسۍ بَرادٔری ٲسۍ یار بَرادٔری ٲس زٲنۍ کار ٲسۍ واریاہ یِوان پَتہٕ ٲسٕنۍ مےٚ بِزنس واریاہ بَڑیو اوسُس بہٕ پَتہٕ کران تھوڑا رانٛگ بِہیوَر اوسُس بہٕ کَرَان یوٗز پَتہٕ پونٛسہٕ ہنٛد موٗجوٗب باقیَن حظ اوسُس بہٕ یِمن دوا اوسُس فِٹھ پَتہٕ اَصٕل پٲٹھۍ ٹایم آسہِ دِوان پَنُن دوا اوسُس بہٕ یِمن اَصٕل پٲٹھۍ پَنٕنِس ٹایم اَسہِ دِوان پَتہٕ ہسا گٔے واریاہَس منٛز واریاہ میٲنِس گامَس منٛز ہسا ترٛوو واریاہو دُکان تہٕ پَتہٕ ہَسا لوٚگ ییٚتؠن کَمپِٹِشَن اَکھ یَتھ منٛز ہَسا بہٕ وٕنکؠن تہِ چھُس پَکان تٔتھۍ کَمپِٹنَس منٛزٕے تِکیٛازِ تِمو ہَسا کٔر پَنٕنِس گامَس منٛز یِمو ہَسا دَوا دُکان تروو تِمو تہِ ہسا چلیو ؤریَس تِمو تہِ ہَسا ووٚنمُت ییٚتہِ ہَسا چھُ زیادٕ وَضُم گژھان ییٚتہِ نَسا چھُ پونٛسہٕ یِوان ٹایمَس پؠٹھ کینٛہہ تِکیازِ باپٲرۍ چھِنہٕ بٕتھِ مانان دَواہَس منٛز اَننَس منٛز تہِ چھُ اَسہِ دِکت پَتہٕ گژھان تِکیٛازِ اَسہِ چھُ پؠوَان باپارؠن ہٕنٛز بٕتھِ بوزُن تھوڑا تی ہَسا چھِ تہِ ٲسۍ مےٚ کَتھ کَرٕنۍ کرؠکھ ہَسا چھِ کَرٕنۍ پرؠتھ کینٛہہ پَتہٕ حظ ترٛوو تِمَو ہسا کوٚر تِمو کٲم تِمو ہسا تو اَکہِ گامُک لٔڑکہٕ یُس ییٚمِس نہٕ پَننِس میٲنِس گامَس منٛز زانہِ ہَن یِم خلق کینٛہہ تِم سُہ نہ سا اوس تِمَن وۄزُم دِون کینٛہہ سُہ ہَسا اوس تِمَن پَتہٕ کیشِس دوا دِوان بہٕ چھُس نہٕ تہِ کران کینٛہہ بہٕ چھُس پَنٕنِسٕے گامَس منٛز پانَے پنٕنِس دُکانَس پؠٹھ بیٚہُن بہٕ چھُس پَنٕنہِ آیہِ پَنٕنہِ قمِس کِتھ تانۍ آسہِ ؤگراے کٔرمٕژ بہٕ چھُس تٔمِس دِوان بیٚیہِ چھُس بہٕ تٔمِس دِوان دَوا یُس مےٚ وۄنۍ نَفر ٹھیٖک باسہِ تٔمِس چھُس نہٕ بہٕ دَوا دِوان کینٛہہ یُس مےٚ باسے ہَسا چھُ وُنہِ جالسٲزل کَرَان نہ چھُ مےٚ ٹایمَس پؠٹھ پونٛسہٕ دِوان کینٛہہ باقٕے شُکریہ